ہیٚلو ہیٚلو اسلامُ علیکُم ٹھیٖک چھِو حظ آ اصٕل پٲٹھی تُہۍ چھُِ حظ ٹھیٖک اصل پٲٹھۍ اَہَن حَظ ٹھیٖک تُہۍ چھِو حظ یہ نیٖلوفر گٮ۪ون واجٮ۪نۍ اَے مےٚ حَظ چھُ ناو خوشبو بہِ حظ چھَس ییٚتہِ بنڈٕپورِ روزان آ یہِ مےٚ حظ اوس پگاہ یہ بیٚنہِ خانٛدر مےٚ دوٚپ یہ بہٕ کٔرٕ گٮ۪ون واجٮ۪نۍ اکھ بُک تۄہہِ حظ پےَ واریاہ چھِ ییٚتہِ گٮ۪ون واجنہِ مطلب یہ مۄہنِو چھِ یِم کیٛاہ ونان بیگم چھِ تہِ تِمن سۭتی اَسہِ حظ ٲس کٔرۍ گٮ۪ون وٲلۍ بیگم چھُ نہٕ تِمن سۭتۍ کہیٖنٛۍ مےٚ وُِچھ اوترٕ یوٗ ٹوٗبس پٮ۪ٹھ حظ تُہٕنٛز ویٖڈیو واریاہ زیادٕ تُہۍ چھُو ترٛاوان تتھ پٮ۪ٹھ چھُو نہٕ تتھ پٮ۪ٹھٕے زٕ نمبر اکھ اوس توہہِ گوٚمُت بنٛدے حظ وۅنۍ کوٚر مےٚ یتھ کال مےٚ دوٚپ یتھ گژھِ آ مےٚ کٔریومو

آ پگاہ آتھوارِ دۄہ حظ نہَ نہَ نہَ تۄہہِ چھُو حظ پے مےٚ حظ ووت تۄہہِ تنہٕ پٮ۪ٹھ ژھانٛڈان تُہنٛد مےٚ حظ وُچھ تُہۍ یتھ پٮ۪ٹھ گُگلس پٮ۪ٹھ تُہۍ حظ چھِو واریاہ زیادٕ اَصٕل گٮ۪وان مےٚ چھِ ژٕے ژٕے حظ چھُو مےٚ ضروٗرت کیٛازِکہِ مےٚ دوٚپ اوبوٗجِین اَدِٕ کیٛاہ کر پانے تہٕ تَوے حظ مےٚ حظ چھِ تُہی ضوٗرت بہٕ حظ وُچھ اَدٕ تُہۍ کٔرِِو حظ کیٚنٛہہ نہَ حظ یہِ حظ گٔے تُہنز تۄہہِ کوٚت چھُ گژھُن تَمہِ دۄہ سوپور اَے تۄہہِ چھُو حظ تِمن ووٚنمُت تِمن چھُو حظ ووٚنمُت تۄہہِ مہربٲنی کٔرِتھ حظ یہِ تِمن کٔرِو فون تِمن ؤنِو تُہۍ دپُکھ کیٛاہ کہِ بہٕ سوزو تُہٕنٛدِ بدلہٕ بدل مگر مےٚ حظ چھِ تُہی یوت ضروٗرت نیٖلوفر چھُ حظ تُہۍ نہَ نہَ مےٚ حظ وُچھ واریاہ تُم گٮ۪ون واجنہِ نہَ حظ مےٚ حظ چھُ ورایاہ زیادٕ تُہُنٛدے گٮ۪وُن پسنٛد مےٚ حظ وُچھ تۄہہِ گرٛوٗپس منٛز واریاہ مگر تتہِ حظ کھوٚت مےٚتُہۍ تُہُنٛدے یوٚت گٮ۪وُن حظ پسنٛد نہَ حظ مہربٲنی حظ گٔے مہربٲنے اگر تُہۍ تِمن ؤنِو مگر اَسہِ چھِ واریاہ زیادٕ مجبوٗری تُہُنٛدے حظ ووٚن

آ تُہۍ حظ وٲتِو تمہِ دۄہ ہور تہٕ تمہِ دۄہ اوس مےٚ ماستٕر بیٚنہِ خانٛدر اے یور لُس لُس بانٛڈی پورہ لُس آ تتہِ اوس تمہِ دۄہ واریاہ زیادٕ مزٕ کیکہٕ پٮ۪ٹھ حظ ؤتھِو تُہۍ تَمہِ دۄہ آ بہٕ تہِ حظ ٲسٕس تتہِ تۄہہِ حظ ووٚنوٕ تَمہِ دۄہ کیکہٕ پٮ۪ٹھ سُہ بٲتھ واریاہ مزٕ آو تٮُ۪تھ مزٕ حظ لوٚگ تتہِ اوس واریاہ زیادٕ اَصٕل حظ لوٚگ تتہِ مزٕ مےٚ مےٚ بیٚنہِ حظ خانٛدر اَہَن حظ مےٚ حظ چھُ بیٚنہِ خانٛدر اَوٕ تُہۍ کوٗتاہ چھُو ہٮ۪وان راتس کوٗتاہ چھُو ہٮ۪وان مگر مہربٲنی حظ گٔے مہربٲنی تہٕ اگر تُہۍ کٔرِو یہِ حظ گٔے مہربٲنی مےٚ حظ کٔرۍزیٚو مگر فون حظ واپس جلدی اَدٕ حظ بَہٮ۪و خُدایس حوالہٕ